یُس مےٚ گۄڈنیُک پرٛوڈَکٹ آرڈَر کوٚر فِلپکاٹ پیٚٹھ سُہ اوس موبایل اِنفِنیِٹ ساڈ ایٹ تیٚمِچ یِم رِوِوٕز چھَ مےٚ سارِوٕے کھۄتہٕ بیٚسٹ باسیٚو مےٚ سُہ موبایل یٔمِس سارِوٕے کھۄتہٕ پازِٹِو ایٚکسپیریَنس میلے مےٚ تیٚمِچ مےٚ میلیٚو نہٕ کانٛہہ تَمِچ کانٛہہ کَمزوٗری یا کانٛہہ کمی باسے نہٕ مےٚ تیٚمِچ ییٚمہِ سۭتۍ بہٕ وَنہٕ سُہ موبایل اوس خَراب یا کیٚنٛہہ تیٚمیُک چارٕج اوس پانٛژ ساس میگا ایٚمپِیر بیٹری چھِ اَتھ وُنکیٚس مےٚ چھِ وُنتہِ سُہ گۄڈنیُک موبایل مَطلَب یوٗتاہ چھُ اتھ چارجَس ٹایم نیران اصٕل پٲٹھۍ نہَ گوس کُنہِ دۄہ ہیٖٹ اَپ چھُ گژھان نہَ چھُ آے سی اتھ گَرمان یُس اَتھ چارجر مَطلَب یُس اَتھ یہِ کیٛاہ چھِ اتھ وَنان ساکیٚٹ سُہ تہِ چھُ اصٕل پٲٹھۍ چارٕج گژھان اَتھ بیٚیہِ چھُ گژھان فاسٹ چارٕج اَتھ یا باقٕے سیٚٹِنٛگَن مَنٛز چھِ اَتھ واریاہ فیٖچرٲرٕس چھِ اتھ واریاہ فیٖچرٲرٕس یِم بہٕ ایٚکسپُلین ہیٚکہٕ کٔرِتھ باقیَن نِش اتھ چھ لایٹ اگر أسۍ فُلیش ترٛاوَو یلہٕ اَتھ چھِ بیک تہِ گَژھان یَلہٕ پٔتِم تہِ گَژھان اتھ چھ تھرٛی سِکِسٹی ڈِگری لایِٹ یَلہٕ گژھان ہُپٲرۍ یِم چیٖز چھ اَتھ واریاہ فیٖچر اصٕل اَتھ بیٚیہِ چھُ نہَ چھُ تَتان موبایل نہَ چھُ کیٚنٛہہ نہَ اَصٕل پٲٹھۍ چھُ موبایل چَلان مےٚ آو یہِ سارِوٕے کھۄتہٕ پَسنٛد پَسَنٛد یہِ موبایل بیٚیہِ چھُ مَطلَب یِم تہِ مےٚ فرینٛڈ چھِ تِمن تہِ ووٚن مےٚ یہِ آرڈَر کٔرِو موبایل تِمو کوٚر یہِ آرڈر تِمو دِتۍ اَمِکۍ واریاہ اصٕل رِوِو کٲنٛسہِ ووٚن نہٕ اتھ مَنٛز ہوٗ یہِ کیٚنٛہہ سیم یہِ مےٚ باسیٚے کالٹیٖز تِمَن تہِ باسے تِمےَ تِمن باسیٚو نہٕ ہوٗ یہِ کیٚنٛہہ تیُتھ کیٚنٛہہ مَطلَب ونُن یتھ اوس فونَس یُس کیٚنٛہہ نیٚگیٹوٗٹی بیٚیہِ چھِ اِنسانَس از پانَس تام اِنسان کمہِ آیہِ چَلہِ موبایل کمہِ آیہِ چَلاوان چھِ موبایل یہِ چھُ پانَس تام اَز پَنٕنیٚن اتھَن مَنٛز اگر کانٛہہ اتھ پَنٕنِس موبایلَس قدر کَرِ کانٛہہ تٔمِس چھُنہٕ زٕہٕنٛے کانٛہہ تَتھ پَرواے تہِ واریاہ بہترین فونز چَلان اَصٕل پٲٹھۍ چَلیٚو کانٛہہ کمی باسے نہِٕ مےٚ فونس چلاونس منٛز بیٚیہِ آو مےٚ سارِوٕے کھۄتہٕ مَزٕ موبایل چلاونس کہِ اَتھ چھِ مَطلَب سیٚٹِنٛگ سارِوٕے کھۅتہٕ بیٚسٹ اَکھ ڈِسپلنیٚری چھِ واریاہ اَصٕل اَتھ بیٚیہِ بہٕ چھُس کَران باقیَن تہِ رِکیٚوسٹ اگر کٲنٛسہِ موبایل آسہِ اَنُن میٛانیٚو دوستو بہٕ چھُس تِمَن ونان گۄڈٕنیٚتھٕے رِکیٚوسٹ تِمن کَران تُہۍ نِیِو موبایل کیٛاز یُس اَمِچ وۅنۍ ایٚکسپیٖریَنس باسیے یا میلے سۄ چھِ سارِوٕے کھۄتہٕ بہتریٖن اَصٕل مَزٕ آو مےٚ موبایل چَلاونَس اَتھ ہر کانٛہہ گَژھِ یوٚہے موبایِل نِیُن کیٛازِکہِ یُس اِنڈیاہَس مَنٛز یا پَنٕنِس یوٗ ٹی یا سِٹیٹ مَنٛز وُنکیٚس أسۍ موبایل یوٗز چھِ کَران واریاہَن چھِ تِم دۅکھٕ میلان ہر کٲنٛسہِ چھُ میلان پَنُن یہِ موبایل یا یُس سُہ یَژھان چھُ بیٚیہِ چھُ یتھ اَصٕل اکھ چیٖز کہِ واریاہ ایفٚٲرٹ چھِ یتھ اَصٕل پٲٹھۍ یَِم بٔڈِس کٔرِتھ گۄڈنیُک پرٛوڈَکٹ باسیٚو مےٚ سارِوِٕے کھۅتہٕ بہتریٖن بیٚیہِ مےٚ باسیٚو مےٚ چھُ نہٕ کانٛہہ ہوٗ یہِ کانٛہہ اَمِچ تِژھ کانٛہہ اوٚبجکشَن کہِ بہٕ ہیٚکہٕ ؤنِتھ